مگر ہَتہٕ حظ ییٚلہِ مےٚ دوٚیِم پرٛوڈَکٹہٕ آرڈر کوٚر نا دوٚیِم سُہ اوس واریاہ فضوٗل نہَ اوس تتھ پیکِنٛگ نہَ اوس تتھٕ سیم نہَ ووت ٹایمَس پٮ۪ٹھ تتھ گٔے واریاہ زیادٕ پرٛابلم تِکیٛازِ مےٚ کوٚر آرڈر گۄڈنیُک سُہ ووت مےٚ واریاہ اَصٕل پٲٹھۍ بہٕ گوس خۄش مےٚ گٔے گَرِکۍ خۄش تہٕ بہٕ چھُس آسان کَران ٹرٛاوُل ہُپٲرۍ یَپٲرۍ یِتھٕ کٔنۍ یِتھٕ کٔنۍ تہٕ مےٚ دوٚپ بہٕ کَرٕ وۅنۍ أتھۍ مَنٛز ٹیٚنٛٹ آرڈر اَکھ کیٛازِکہِ اَسہِ اوس کیمپِنٛگ ہُنٛد پرٛوگرام وۅنۍ یُتھُے مےٚ ٹیٚنٛٹ کوٚر آرڈر مےٚ اوس کوٚرمُت بُلیک کَلَر ٹیٚنٛٹ آرڈَر بیٚیہِ ٲس مےٚ ٹایمِنٛگ تھٲومٕژ یمن یمو اوس ووٚنمُت یہِ ہَسا واتی ژےٚ دَہَن دۄہَن مَنٛز بیٚیہِ تہِ ٲسۍ مےٚ تتھ سۭتۍ لۅکٕٹۍ لۅکٕٹی کیٚنٛہہ چیٖز کٔرۍمٕتۍ آرڈر یِتھٕ کٔنۍ زَن سُہ سِٹوپ ہیٚوٗ چھُ آسان یتھ پٮ۪ٹھ بناوان چھِ کھٮ۪ن چٮ۪ن چیَر ٲس اَکھ تہٕ مےٚ تہِ اوس پرٛوگرام تھوٚومُت پَنٛداہہِ دۅہۍ مےٚ کوٚر آرڈر تہٕ دَہَن دۄہَن پرٛاریوٚس بہٕ اَصٕل پٲٹھۍ یہِ نہٕ حظ ووتُے نہٕ مےٚ دوٚپ ہےٚ یتھ کیٛاہ گوٚو یہِ دَہ دۄہ گٔے یہِ ووتُے نہٕ مےٚ کوٚر یمن فون ریسٚپانٛڈے نہٕ مےٚ کوٚر یمن میٚسیج ریسٚپانڈے نہٕ

مےٚ دوٚپ یارٕ یہِ کیٛاہ دٔلیٖلا گٔے اَمہِ پَتہٕ کٔر مےٚ کٲم مےٚ کوٚر یمن میٚسیج فون وون ہوٗ یہِ یمو تُل اَمہِ پَتہٕ فون دپان چھِم ہے اَتھ حظ لَگنَے وُنہِ دَہ دَہ پَنٛداہ دۄہ بیٚیہِ مےٚ ووٚنمَس ہے مگر دَہ پَنٛدہ دۄہ کیٛاز لَگَان اتھ اگر مےٚ آرڈر کوٚر تۄہہِ ووٚنوٕ تَمہِ وِز یِتھٕ کٔنۍ دوٚپُکھ ہےٚ یِتھٕ کٔنٮ۪تھ حظ چھُ ہوٗ یہِ لٔگۍ اَتھ دَہ پَنٛداہ دۄہ آو وۅنۍ پرٛوڈَکٹہٕ چلو آو کَلَر چھُکھ سوٗزمُت کیٛاہ پِنٛک ٹیٚنٛٹ پِنٛک کَلَر سوٗزمُت دوٚپمَکھ ہےٚ یہِ کیٛاہ مےٚ اوس بُلیک کوٚرمُت آرڈر دوٚپمَس ہےٚ مےٚ دِیِو یا پۅنٛسہٕ واپس نَتہٕ رٔٹِو سا یہَے چیٖزٕے واپس اوٗرۍ نَتہٕ دِیِو سا مےٚ یہِ بَدلٲوِتھ فوری طور بہٕ کَرہو نَتہٕ کیس یمو دوٚپ دوٚپُکھ ہےٚ نہَ حظ نہَ حظ نہَ حظ ژٕ مہٕ حظ کَر یِتھٕ کٔنٮ۪تھ تہٕ أسۍ حظ دِمہوے ژےٚ یہِ بَدلٲوِتھ اَتھ حظ لَگَن زٕ ترٛےٚ دۄہ دوٚپمَس نہَ نہَ نہَ نہَ زٕ ترٛےٚ دۄہ نہٕ کیٚنٛہہ ترٛےٚ ژور پانٛژ دۄہ لٲگِو پَتہٕ دوٚپمَس کٲلۍ کٮ۪تھ گوٚژھو مےٚ آسُن ییٚتٮ۪تھ چیٖز یہِ مےٚ آرڈر چھُ کوٚرمُت شارٹَس مَنٛز تہٕ گوٚو حظ تِمن سۭتۍ تھوڑا بہت مگر دوٚیِم پرٛوڈَکٹَس أنۍ مےٚ یمو خۄشکٮ۪تھ اَسہِ گٔے سۄ ٹرٛپ تہِ کینسلٕے یۅس کیمپِنٛگ پٮ۪ٹھ اوس گَژھُن سُہ تہِ روٗد نہٕ پَتہٕ کیٚنٛہہ سُہ گوٚو کینسل تَمہِ پَتہٕ سوٗزُکھ مگر خۄشکٮ۪تھ کھٲجِکھ ییٖژ ییٖتِس نہٕ سُہ پرٛوڈَکٹہٕ اوٚن تیٖتِس کھٲج یِمو خۄشکٮ۪تھ بیٚیہِ اوس نہٕ نہَ تتھ پیکیج نہَ کیٚنٛہہ نہَ پیکِنٛگ تہٕ مۅخصر پٲٹھۍ دوٚیمِس پرٛوڈَکٹَس کھٔژ خۄشکٮ۪تھے شارٹَس مَنٛز